تۄہہِ وَنہو بہٕ یِم پانٛژھ نمبر یِم یِوان چھِ دَہ ٹُو أکِس کرورس منٛزس چھِ تِم یوان گۄڈٕنیٚتھٕے ونہو بہٕ تۄہہِ گۄڈٕنیٛک پانٛژونٛزاہ شیٚتھ دوٚیِم ونہو بہٕ تۄہہِ دَہ لچھ تہٕ پانٛژونٛزاہ ساس ترٛیٚیِم ونٛہو تۄہہِ بہٕ ترٛےٚ لچھ تہٕ ژُونٛزاہ ساس ژوٗرِم ونہو تۄہہِ پنٛژاہ لچھ تیترٛہ ساس تہٕ پٲنٛژِم ونہو بہٕ تۄہہِ فاینٔلی ژُوَنٛزاہ ساس تہٕ ترٛےٚ ہتھ رۄپیہِ